میٛانہِ زنٛدٕگی منٛز آو اَکھ مُشکل ٹایِم اَکہِ ساتہٕ بَنے کٲم یُس مےٚ سَر اوس بہٕ اوسُس بیٚیہِ جایہِ کَران نوکری یُس مےٚ سَر اوس تیٚمۍ دوٚپ ژٕ کَر ییٚمِس نفرس سٕتۍ کٲم تُہۍ گٔژِھو میٖقات لاگنہِ پتہٕ أسۍ گٔے میقات لاگنہِ تٔمۍ حظ کوٚر مےٚ واریاہ جَہل مےٚ سۭتۍ تیٚمۍ نفرَن مےٚ حظ اوس مےٚ کھوٚت واریاہ جَہل تہٕ مگر مےٚ کوٚر کنٹرول مےٚ کوٚر واریاہ کنٹرول کوٚر مےٚ مےٚ تھوو جَہل أنٛدری مےٚ دوٚپ نَہ یہِ چھُ مےٚ بہٕ چھُس سَرن سوٗزمُت أمِس نفرَس سۭتۍ تہٕ بہٕ کَرٕ نہٕ جَہل کینٛہہ تہٕ سۄ کٲم مۄکلٲوِتھ کٔر نہٕ مےٚ تٔمِس نفرس سۭتۍ کٲم کینٛہہ